ہیٚلو اسلام علیکُم بہٕ تُہۍ چھُو حظ ٹھیٖک اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو صحت ٹھیٖک مےٚ کوٚروٕ تۄہہِ اَمہِ باپَتھ فون بہٕ کہَن جایَن ڈاکٹرَس نِش مگر مےٚ بوٗز وَنۍ تُہۍ چھُو اَصٕل سُپیشلِسٹ ڈاکٹر بہٕ یوٗتاہ کھٮ۪وان چھَس مےٚ چھُنہٕ کِہیٖنۍ تہِ لگان تُہۍ ؤنۍ تَو مےٚ مےٚ کیٛاہ پرٛابلِم آسہِ تۄہہِ چھُوٕ حظ پاے مےٚ کوٗتاہ دَوا چھُ کھیوٚمُت مےٚ کھیوٚ واریاہ دوا مگر مےٚ آیہِ نہٕ فرق تہِ تمہِ سۭتۍ کِہیٖنۍ تہِ اَدٕ حظ ٹھیٖک چھُ

آ تہٕ چلو شُکریہ تُہُنٛد تُہۍ کوٚروٕ پَنُن یہِ قۭمتی وقت زایہِ میانہِ خٲطرٕ شُکرِیا تُہُنٛد اَکہِ لَٹہِ بیٚیہِ اَدٕ حظ اَسلام علیکُم